ہیلو اسلامُ علیکم الحمداللہ تُہۍ چھُ ٹھیٖک تُہۍ چھُوا یہِ نعیٖم چھُ سٹور پیٹھ آ تُہۍ چھُوا أتی دُکانس پٮ۪ٹھی چھُوٕ وٕنکیٚس اچھا یہِ ؤنۍ تو یہِ ؤنۍ تو اسہِ اوس بوٗٹ کَرٕنۍ بوٗٹ جورہ ٲسۍ اسہِ آرڈر کَرٕنۍ بنہِ نا ایویلیبٕل چھا شوٗز اچھا ٹھیٖک یہِ لیڑیٖز بوٗٹ چھا اچھا ٹھیٖک یہِ ؤنۍ تو مےٚ یمن کیاہ چھُ پرایس کیاہ چھُ یمن بوٗٹن اچھا یہِ کاپی فسٹ کاپی سیٚکنڈ کاپی یمن کۄس کاپی چھِ تۄہہِ اچھا یہِ سپورٹٕس سپورٹٕس بوٗٹ چھا ایویلیبٕل ییٚتہِ اَسہِ چھِ یہِ کِرکٹ خٲطرٕ فُٹ بال خٲطرٕچھِ بوٗٹ یِم چھا ایویلیبٕل اتہِ اچھا ٹھیٖک یہِ ؤنۍ تو یہِ لیڑیٖز بوٗٹ تہِ چھا اتہِ ایویلیبٕل اسہِ ٲسۍ یِتھ پٲٹھۍ ایکچُولی فیملی خٲطرٕ بوٗٹ نِنۍ ایویلیبٕل بنیا اسہِ سورُے سپایکہٕ وَرٲے چھ ضروٗرت اچھا یہِ تۄہہِ کَتہِ چھُ یہِ سٹور کَتہِ چھُ تۄہہِ ایویلیبٕل ٹھیٖک بیٚیہِ ؤنۍ تو مےٚ یہِ ہُہ گَژھیا اتھ کینہہ ڈسکاونٹ وسکاونٹ گَژھیا کینہہ اَتہِ اَچھا ٹھیٖک ژےٚ چھےٚ یا ژےٚ چھےٚ یا ایویلیبٕل اَتہِ اچھا یہِ سپورٹٕس یہِ یوٗنفارم آسیا ایویلیبٕل اَتہِ اچھا ٹھیٖک ؤلِو کینہہ چُھنہٕ تیٚلہِ یِمہٕ بہٕ اور تیٚلہٕ ہیٚکہٕ بہٕ تمہِ ساتہٕ کال کٔرِتھ تُہۍ چھُوا کنٹِنیو آسان اتہِ دُکانس پٮ۪ٹھ کِنہٕ اچھا یہ ؤنۍ تو مےٚ آرڈر ہیٚکوا تُہۍ کٔرِتھ آرڈر ہیٚکوا تُہۍ کٔرتھ اچھا یہِ اچھا ٹھیٖک یہِ یہِ اَسہِ ٲسۍ بیٚیہِ یہِ یوٗنفارم آسہِ نا اَسہِ کرکٹس خٲطرٕ تتھ تہِ گٔیہِ پرینٹ اوُٹ کٔرتھ تتھ تہِ ناو واو لٮ۪کھُن سُہ گَژھِ یا ایویلیبٕل اَسہِ پٕلیرن کہن تھاوان پرینٹ کھالان سُہ ہیٚکوٕ تُہۍ ایویلیبٕل کٔرِتھ أتھۍ اچھا چلو گوٚو ٹھیٖک بس حظ یہِ مےٚ دوٚپ ایویلیبٕل گوٚژھ آسُن باقٕے چُھنہٕ کِہیٖنۍ ایویلیبٕل چھُ سورُے نا یہ چَپٕنۍ وپٕنۍ ہیٚکیا بٔنِتھ اتہِ چلوٹھیٖک